وعلیکُم سَلام اسلام علیکُم ٹھیٖک چھِو اہن حظ اۭں اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک گَرٕ چھےٚ سٲرٕے ٹھیٖک مےٚ ؤنۍ تَو تُہۍ اَکھ کَتھ اہن حظ اۭں بس شُکُر خۄدایَس کُس مےٚ اوسوٕ تۄہہِ نِش توٗٹھ ترٛاونومُت مہربٲنی کٔرِتھ مےٚ دِیِو تُہۍ دۄن دۄن منٛز آلٹٕرَیٚشَن کَرنہِ اَہَن حظ بلکہِ چھُنہٕ مگر ضروٗر مےٚ چھِ گژھُن فَنٛگشَنَس منٛز ہاں اَد حظ اَد حظ شُکریہ اَد حظ اسلام علیکُم